ہٮ۪لو ہاں اَسلام علیکُم تُہۍ چھُوا مُجیٖب صٲب حظ اہن حظ اَسہِ اوس تۄہہِ چھو پَیی زِ اَسہِ اوس کَرُن یہِ اِنٛڈِپٮ۪نٛڈٮ۪نٕس ڈے سیٚلِبرٛیشَن تہٕ اَمہِ خٲطرٕ ٲسۍ اَسہِ کیٚنٛہہ لٔڑکہٕ ضوٚرَتھ یہِ پروگرام چھُ اَسہِ پنٛداہ اَگستَس پٮ۪ٹھ کَرُن ڈی سی آفسہٕ تہٕ تُہۍ ؤنِو اَمہِ خٲطرٕ اَتھ منٛز چھِ واریاہ پروگرام حظ تہٕ اَکھ چھُ اَتھ منٛز یِم پَریڈ چھُ یا ڈرٛاما چھُ یا سُوَچ بھارت مِشنَس پٮ۪ٹھ چھُ تھوڑا بَناوُن ڈرٛاما ہیوٗ تہٕ تُہۍ ؤنِو تُہُنٛد ٹھیٖک کیٛاہ روزِ یا لٔڑکہٕ کُس کُس تُلہون أسۍ اَتھ منٛز چھِ مےٚ باسان گژھَن فی کلاسَس منٛز گژھَن لگ بگ ژور ژور لٔڑکہٕ گژھَن آسٕنۍ لگ بگ فی کٕلاسٕکۍ تُہۍ تہِ ؤنِو مَشوَر کیٛاہ گژھِ ٹھیٖک تی کرو

ٹھیٖک چھُ تُہۍ تہِ دیٖزیو پنٛنہِ آیہِ کٕلاسَس منٛز نظر کُس بَچہِ روزِ ٹھیٖک تہٕ سُے تُلہون ٹھیٖک چھےٚ یتھ کٕلاسَس تۄہہِ اِنچارٕج چھُ تُہۍ وٕچھزیو تَتہِ تہٕ باقٕے تہِ کَرہوکھ اِنفارم بیٚیہِ کَرو خٲطرٕ مِٹِنٛگ تہِ پَگاہ تٔتۍتھَسٕے وٕچھو ٹھیٖک چھےٚ چلو تیٚلہِ وٕچھو صُبحس ٹھیٖک چھےٚ چلو